وعلیکُم اسلام آ آ بٕے جِناب بشارت چھُس آ آ دوا بَنن پرٮ۪تھ کانٛہہ دوا بَنہِ تۄہہ کُس دوا اوسوٕ چھُ ضروٗرت اچھا اچھا اچھا ہاٹ رِلیٹِڈ میڈکیشنٕٛز کاڑیو ویٚسکیوٗلر تہِ آ ڈسکاونٹ چھُ آسان میڈِکیشنس چھُ ڈسکاونٹ آسان ڈسکاونٹ چِھِ دِوان أسۍ تھٔٹی فوٹی پٔرسنٛٹ چھِ ڈسکاونٹ أسۍ دِوان آ اپان کہِ ژے کوتاہ میڈکیٹ میڈکیشن آسی نِیونۍ کوتاہ یتھ منز آسی ژےٚ نِیون سِٹاکس منٛز نہ نہ اِنشورنس چھنہٕ ہیٚکان أسۍ دِتھ کِہیٖنۍ فارمَسِسٹ ہیٚکہِ نہِ دِتھ کیٚنٛہہ اِنشورنس چھُ دیوان ڈپاٹمٮ۪نٹہٕ فارمَسِی ڈپاٹمٮ۪نہٕ یُس ڈپاٹمٮ۪نٹ کَنسٲرنٕڈ آسہِ تِم چھِ دِوان اِنشورنس کیٚنٛہہ أسۍ چھِ اِنشورنس أسۍ چھِنہٕ دِوان اِنشورنس کیٚنٛہہ أسۍ چھِ رِٹیل وٲلۍ آسان کیاہ اِنشورنس دِمو اِنشورنس چھِ دِوان ہاسپِٹل وٲلۍ آ دوا بَنَن دوا بَنَن آ ایکروفاین بَنہِ اِزوفشن بَنہِ اِجِٹوکشن بَنہِ پریتھ کانہہ دواہ بَنہِ

آ ڈسکاونٹ میلہِ اصٕل پٲٹھۍ ڈسکاونٹ میلہِ اصل پٲٹھۍ تۄہہِ اگر ضروٗرت آسہِ بَلَک کانٹِٹی منٛز اگر تۄہہ ضروٗرت آسہِ ڈسکاونٹ مِلہِ ترٕٛہ پٔرسَنٹ پانٛژٕترٕٛہ پٔرسَنٹ ڈِپینڈ اَپان کہِ تۄہہِ کۭژھاہ کانٹِٹی آسوٕ نِنۍ اِنشورَنسُک چھُنہٕ اَسہِ نشۍ آسان کانہہ اِیُتھ میکنِزٕما کانہہ اِنشورَنسُک کہِ أسۍ ہیٚکو اِنشورَنس دِتھ میڈی کٲنسہِ پیشنٹس ہیٚکو اِنشورَنس دِتھ اِنشورَنس چھُ الگ گَژھان اِنشورَنس چھُ گژھان میٚڈکَلس منٛز ہیٚلتھس منٛز چُھ اِنشورَنس اَلگ گَژھان صرف چھِ فیٚسَلٹییز آمٕژ وونِکٮ۪ن چھِ مُفُت تہِ دوا دِوان

دواہ بَنن پرٮ۪تھ کانہہ یِم تہِ تۄہہ چاہے سُہ ہاٹس رِلیٹِڈ آسہِ چاہے سُہ بیٚیہِ کُنہِ رِلیٚٹِڈ آسہِ تھایرایڈس رِلیٚٹِڈ آسہِ پین کِلٲرس آسن دواہ میلہِ پریتھ کانہہ ڈِسکاوُنٹ تہِ میٚلہِ مگر اِنشورَنس ہیکو نہٕ أسۍ دِتھ کِہیٖنۍ اِنشورَنس چھِنہٕ ہیکان أسی پرٛووایِڈ کٔرتھ کِہیٖنۍ

اچھا کیٚنٛہہ چھُنہٕ تُہۍ ہیٚکِو آڈر تہِ کٔرتھ أسۍ ہیٚکو آڈرس پٮ۪ٹھ تُہند دوا أسۍ ہیٚکو تۄہہ آڈرس پٮ۪ٹھ تہِ دوا سوزِتھ اصٕل